یُس یہِ کٲشُر زَبان چھُ یہِ چھُ وارِیاہ زیادٕ امیُک کَلچَر یُس یہِ دُنیاہ پوٚک برٛونٛہہ یُس کَشمیٖری یہِ کوٚرُکھ کَشمیٖری کَلچَر کوٚرُکھ یہِ دَبووُکھ أمۍ کوٚر رِپلیس باے اِنٛگلِش لَنگویج لَنگویج زَبان آیہِ اِستعمال کَرنہٕ بیٚیہِ اُردو زبان اِسلیے چھُ کٲشُر زَبان یُس اَسہِ کَلچَرَل زبان چھِ پَنٕنۍ چھِ اَسہِ اَتھ چھِ اَسہِ وارِیاہ زیادٕ پَرموشَن دِنۍ یہِ چھِ اَسہِ فروغ کَرٕنۍ اَمِچ فَروغت چھِ کَرٕنۍ اَمہِ سٍتۍ سون کَلچَر چھُ یہِ یِیہِ بیٚیہِ تٔتھی جایہِ یِتھ جایہِ گۅڈنیَتھ اوس